وعلیکُم اسلام اسلام علیکُم ڈاکٹر صٲب چھُو حظ یہِ پٔتمہِ پِھرِ آیَس نہ بہٕ تۄہہِ نِش ییٚلہِ مےٚ ایٚپویِنٛٹمیٚنٛٹ اوس تہٕ یہِ تۄہہِ چھو وۄنۍ پَیی میٛٲنۍ ہِسٹری ییٚمیُک شبنَم زَہرا زَہرا شبنَم اہن حظ أسۍ چھِ بَڈگامہِ پٮ۪ٹھ اَہن حظ آ آ صحیح صحیح تہٕ یہِ اَصہ اَصٕل اَصلَس منٛز کیٛاہ گٔے کٲم یُس یہِ کووِڈ اوس چَلان تَتھ دوران گوٚو مےٚ ڈِپرٛٮ۪شَن تہٕ یہِ پَتہٕ کیاہ گٔے کٲم پَتہٕ آیَس بہٕ تۄہہِ نِش مےٚ گٔے مَنزٕ گٔے مےٚ فرق مگر یہِ یُتھُے مےٚ دَوا ترٛوو بیٚیہِ واپَس تہٕ پَتہٕ گوٚو مےٚ بیٚیہِ نہ چھُ مےٚ سیوٚد مطلب نِنٛدٕر یِوان مےٚ چھِ سُہ عجیٖبی خبر کیٛاہ باسان بیٚیہِ تھکاوَٹ آسان وۄنۍ تُہۍ کیٛاہ چھو وَنان مےٚ پَزیا بیٚیہ بیٚیہِ دوا کنٹِنیو کَرُن کِنہ یہِ صحیح مطلب یہِ آ آ صحیح

آ صحیح نہ کُنہِ ساتہٕ چھُ لَگان زیادٕ کُنہِ ساتہٕ چھنہٕ اَند ہَت لَگٲنی بیٚیہِ بیٚیہِ چھَس بہٕ زیادٕ بیٚہوان مطلب اَلگٕے اَلگٕے پَسنٛد کران مطلب یِہوٚے اَنہِ گٔٹۍ کُٹِس منٛز یِتھ کٔنۍ آ تِتہِ چھِ گَژھان ویٹ نہ ویٹ گین گوٚو نہٕ کینٛہہ اَلبتہ مےٚ گوٚو واریاہ ویٹ کَم کَم ہاں ویٹ لاس گوٚو صحیح آ صحیح صحیح آ بِلکُل بیٚیہِ چھُنہٕ بیٚیہِ چھَس نہٕ بہٕ ہیکان مطلب کٲنٛسہِ سٲیِتھ تہِ کِہیٖنۍ ؤنِتھ تہِ کِہیٖنۍ آ صحیح

ٹھیٖک تُہۍ ؤنِو مےٚ وَنۍ وَنۍ کَر یِمہٕ بہٕ بیٚیہِ تُہۍ یہِ بہٕ یِما کِلِنِکسٕے پٮ۪ٹھ کِنہٕ یہِ پٔرسٕنَل تُہُنٛد یہِ ٹھیٖک یہِ تۄہہِ تُہُنٛد کیٛاہ باسان تۄہہِ چھُو باسان مےٚ چھُ اِن اِنشَل سِٹیج کِنہ یہِ فاینَل